ہیٚلو اَسلام علیکُم تۄہہِ حظ اوسوٕ راتھ کِلنِک پٮ۪ٹھ روٚٹمُت نمبر تۄہہِ حظ اوسوٕ یوٗٹِرٮ۪س اَلٹرٛا ساوُنٛڈ تَمہِ خاٍطرٕ وٲتۍزیٚو تُہۍ پگاہ صُبحے دَہ بَجے اَدٕ حظ ٹھیٖک چھُ